اگر بہٕ کَتھ کَرٕ ٹاپِکٕچ واریاہ ٹاپِک ٲسۍ یِم بہٕ یَژھان اوسُس لٮ۪کھُن مگر ڈیوٗ ٹُو سَم ڈاو مطلب مےٚ سَہ آے تَتھ منٛز واریاہ مطلب ڈاوُٹ باسیو مےٚ تَتھ منٛز تَوَے ہَسا ہیوٚک نہٕ مےٚ سُہ لیٚکھِتھ کیٚنٛہہ تِکیٛازِ تَتھ ڈاوُٹَس منٛز ہَسا ٲسۍ مےٚ واریاہ چیٖز مطلب مےٚ ہَسا اوس تَتھ منٛز مطلب بہٕ ہَسا کٮ۪تھانٮ۪تھ کہِ یہِ ہَسا پَزِ نہٕ مےٚ لٮ۪کھُن کیٚنٛہہ تِکیٛازِ کہتھانۍ ہَسا اوس مےٚ باسان ڈاوُٹ اوس مےٚ یہِ بہٕ ہٮ۪کا لیٚکھِتھ کیٚنٛہہ بیٚیہِ تَتھ منٛز اَگرے جَنرَلَس منٛز کَتھ کَرو بہٕ سا لٮ۪کھا واریاہ چیٖز مگر تِم ہَس ٲسۍ گژھان أسۍ مطلب تِم ہَسا ٲسۍ نہٕ صحیح ٹھیٖک کیٚنٛہہ تم ٲس اگیٚنٮ۪سٹ گژھان مطلب سِسٹَمس تِکیٛازِ سون سِسٹَم چھُنہٕ اَسہِ الو کَران کہِ لٮ۪کھُن تہِ یہِ ٲسۍ یَژھو لیٚکھُن تَوے ہَسا لیوٚکھ نہٕ مےٚ تمہِ آیہِ کیٚنٛہہ تَتھ منٛز ہسا واریاہ چیٖز یِم پراہبِٹڈڈ ٲسۍ یِم نہٕ صحیح ٲسۍ کیٚنٛہہ آلدو اگر چہِ تٕم ٲسۍ مطلب تم ٲسۍ صحیح اَگر أسۍ جَنَرلَس منٛز کَتھ کَرو مطلب اُوَرآلَس منٛز سانہِ خٲطرٕ ٲسۍ تٕم صحیح لیکِن اگر أسۍ اُوَرآل کَنٛٹری ہٕنٛز کَتھ کَرو یا باقیَن لُکھ سِسٹَمٕچ کَتھ کَرو لُکَن ہٕنٛدۍ خٲطرٕ ہَسا ٲس سُہ صحیح یہِ بہٕ لٮ۪کھان اوسُس ہَسا یہِ ٹاپِکس اوس ہٮ۪وان لٮ۪کھُن جیسے کہِ بہٕ ہَسا کَرٕ ہا کَتھ عورت زاتہِ پٮ۪ٹھ یعنی کہِ عورت زاتہِ چھِنہٕ ملان پنٕنۍ حقوق اتھ کیٚنٛہہ رایٹٕس چھِس نہٕ تمَن بِچٲرٮ۪ن ملان کیٚنٛہہ مگر تَتہِ ہَسا اوس وۄتھان مطلب مٔہنِین ہٕنٛز کَتھ تِم مٔہنی تہِ ٲسۍ وۄتھان تٔمۍ ٲسۍ دَپان اَسہِ تہِ ہَسا چھِنہٕ ملان پَنٕنۍ رایٹٕس فُل کیٚنٛہہ اگر ژٕ وَنان چھُکھ عورتن ہٕنٛز اَسہِ تہِ کَتہِ چھِ ملان فُل رایٹٕس ژٕ چھُکھ سُہ مان تمَن ہُنٛد کہِ تَتیٮ۪تھ گوس بہٕ مجبوٗر سِٹاپ مطلب مےٚ ہیوٚک نہٕ لٮ۪کتھی تَتٮ۪تھ کیٚنٛہہ تِکیٛاز تم ہَسا باسے مےٚ اکھ سٮ۪نٛزِٹو ٹاپِک یِم تھوڑا بہت مےٚ باسے یِمَن رِلیٚٹِڈ ہَسا ہٮ۪کہٕ بہٕ لیٚکھِتھ یہِ سا مُشکِل میانہِ خٲطرٕ یِمن یِم چیٖز لٮ۪کھٕنۍ پتہٕ ونُن یہِ زنٮ۪ن رِلیٚٹِڈ کہِ یِمَن ہسا چھُنہٕ صحیح ملان کیٚنٛہہ یِمَن ہا گژھِ مٮ۪لُن یِم یَژھان چھِ واریاہ چیٖز ٲسۍ مَردَن رِلیٚٹِڈ تہِ مگر مےٚ لیوٚکھ نہٕ کیٚنٛہہ